ہٮ۪لو وعلیکُم السلام ٹھیٖک چھُو حظ آ بِلکُل أسی چھِ آ آ بِلکُل تۄہہِ کُس ماز اوسو ضوٚرَتھ

کوتاہ چھُ ضوٚرَتھ اَچھا سَتھ کِلوٗ آ بَنہِ حظ ریٹ کیٛاہ سا چھِ دِوان کِلوَس ترٛےٚ ہَتھ رۄپیہِ آ ییٚمہِ حساب تُہۍ نِیِو پتہٕ یِیِو تُہۍ دُکانَس پٮ۪ٹھ أسۍ ہٮ۪کو تھوڑا کَم تہِ کٔرِتھ کوٗتاہ دور چھُو روزان آچھا مگر ہوم ڈِلِؤری کَرنہٕ کیٚنٛہہ أسۍ چھِنہٕ ہوم ڈِلِؤری کران کیٚنٛہہ سُہ اوس اَسہِ تھوڑا پَنٛنُے تٔمِس سُہ اوس اَسہِ تھوڑا پَنٛنُے تَوَے دِژاے اَسہِ تٔمِس ہوم ڈلؤری حظ چھِ پانٛژھ شےٚ کِلوٗ میٹر یہِ چھُ دور آ تۄہہِ پیٚیِوٕ اٮ۪کٕسٹرٛا دیُن یہِ چھُ مرضی تٕہٕنٛز یوٗتاہ پَرٕ آسہِ تیُتُے ہٮ۪کو نِیِو تُہۍ اَتھ لَگَن زٕ گٲنٛٹ یا ترٛےٚ گٲنٛٹ

أسۍ ہٮ۪کو أسۍ چھِ بایکہِ پٮ۪ٹھ اَنان یَتھ منٛز لَگہِ یُتُے ٹایِم آ زٕ گٲنٛٹہٕ اَچھا ٹھیٖک

اَکہٕ اَکہ وُہ شَتھ آ بِلکُل اَکہ وُہ شَتھ اَچھا برابر کۭتیاہ کِلوٗ میٹر چھُ یِم اوٚتام ووٚنو تۄہہِ پانٛژھ چھِ اَچھا وۄنۍ کوٗتاہ چھُ یہِ سورُے کِلوٗ میٹر دَہ کِلو میٹرَس ہٮ۪مو أسۍ پَنٛژہ رۄپیہِ ٹھیٖک چھُ تیٚلہِ کٔرو مےٚ کال کَر چھُ واتناوُن تہٕ بہٕ اَنہٕ ٹھیٖک چھُ بہٕ درٛاوُس ییٚتہِ ہُو بایِک کَڈٕ ہو